رٔیِیٖس اَحمَد تُہۍ ؤنۍتَو یہِ ماز یُس چھُ آسان یہِ کَتہِ چھُو تُہۍ اَنان یِم گُپَن کَتہِ چھُو تُہۍ اَنان یِم چاروٲے یِم چھِ تہٕ بیٚیہِ اَگر کٲنٛسہِ خانٛدر خٲطرٕ آسہِ نِیُن تٔمِس کٔمہِ حساب چھُو تُہۍ دِوان

برٛونٛٹھ یُس پکنایہِ کانٛہہ کار یِتھٕے کٔنۍ چھِ امہِ خٲطرٕ چِھ نَفر تھٔومٕتۍ یِم اسہِ بُتھِ کَتھ چھِ کَرٕنۍ یا أسۍ چھِ پانہٕ تہِ گژھان کٲنٛسہِ گرٕ وٲلۍ سُنٛد اَگر کٲنٛسہِ گَرٕ وٲلۍ سُنٛد ماز کٕنُن تِم چھِ اسہِ فون کَران توٚتام چِھ أسۍ گژھان یِیٚلہِ تِمن برابری ییہِ برابری اَسہِ یِیہِ بِلکُل حظ تِمَن چھِ أسۍ ماز ہیوان ٲں تِمَن چھِ أسۍ گۄڈٕنیٚتھ وُچھان یہِ چاروٲے کٔمہِ آیہِ چھُ یہِ کوتاہ لَیہِ اَتھ کوتاہ ہیٚکہِ پونٛسہٕ یِتھ یا بُتھِ اَسہِ کوتاہ بَنہِ یَتھ ٲں خرٕچ مال کوتاہ بَنہِ بُتھِ اَسہِ ٲں اَگر أسۍ یہِ مارہون یہِ ماز وُنکیٚن کوتاہ چھِ زِنٛدٕ کوتاہ آسہِ أمِس کیٛاہ آسہِ وُنکیٚن وزَن زِنٛدَس کیٛاہ آسہِ أمِس وزَن تہٕ مٲرِتھ کوتاہ گَژِھِ أمِس وزَن کَم کیٛازِ کہِ اسہِ چھِ ییٚمہِ ساتہٕ أسۍ ماران چھِ یہِ تَمہِ ساتہٕ چھِ واریاہ وزَن کَم گژھان أمِس چھِ موچہِ حظ نیران سورُے نیٚبَر نیران یا کَلہٕ ہِیٖر چھِ آسان أمِس سُہ چِھ أمِس نیٚبر نیران امہِ خٲطرٕ چھِ أسۍ کران وُچھان یہِ برابر اَسہِ چھا ٹارگیٚٹ آسان یُس مےٚ بوے چھُ أمِس چھِ واریاہ زانکٲری امِچ أمِس چھِ آسان برابر ٹارگیٚٹ کوتاہ نیرِِ أمِس ماز کم کوتاہ گَژِھِ أمِس یہِ وزنہٕ خٲطرٕ ییٚمہِ ساتہٕ زِنٛدٕ آسان چھُ یہِ تَمہِ مٔزیٖد چھِ اَسہِ کَرٕنۍ اَسہِ کٲم پَتہٕ حظ چھِ أسۍ خانٛدرٕ والیٚن یِم ماز ترٛاوان یا دُکانَس پیٚٹھ چھُ اسہِ بوے آسان یا بہٕ پانہٕ آسان أسۍ چھِ دُکانَن پیٚٹھ تہِ یہِ ماز کٕنان تِم بیٚیہِ خانٛدرٕ والیٚن أسۍ تور گژھان چھِ أسۍ تِمَن سٟتۍ چھِ أسۍ کَتھ کران تہٕ تُہۍ کَم کوتاہ چھِ ماز ضُروٗرت تِمَن آسہِ کٲنٛسہِ کٹہٕ مازٕچ ضروٗت یا کُۄکَر چھِ آسان ضروٗرت یہِ ماز چھُ آسان ضروٗرت کَٹھٕ ماز خٲطرٕ کٲم کَران تِمَن چھِ أسۍ وَنان کَٹہٕ ماز گژھو یِتھٕ کٔنۍ اَسہِ چھِ آسان کٹہٕ مازِ زیادٕ پَہم رِیٹ کیٛازِ کہِ یہِ چھِ یِوان زیادٕ رَچھنہٕ أمِس چھِ زیادٕ پَہَم آسان ماے مُحبت کَرنہٕ امہِ سٟتۍ یہِ زیادٕ پَہَم رَچھنہٕ یِوان یہِ چھُ اتھ چھُ واریاہ امہِ کھۅتہٕ واریاہ علاوٕ رِیٹ گژھان تمہِ خٲطرٕ چھِ اَسہِ کَرٕنۍ کٲم کٹہٕ مازَس چھِ اسہِ واریاہ فٲیِدٕ یِوان تَتھ منٛز تہِ چھِ اَسہِ بَنان مگر قصٲے یُس زَن یہِ وازٕوان چھُ تِم چھِ اسہِ فون کران تُہۍ وٲتِو سا یوٚتام أسۍ چھِ یِوان بَڈ مازَس بَڈ مازَس منٛز تہِ واریاہ فٲیِدٕ کیٛازِ کہِ ییٚمہِ ساتہٕ أسۍ سُہ ماران چھِ تمہِ ساتہٕ چھِ أسۍ کران بِسمِہ للہِ اَللہُ اَکبر ییٚمہِ ساتہٕ سُہ أسۍ ما کٲشِرۍ پٲٹھۍ ماران چھِ أسۍ چھِ تمہِ ساتہٕ کَران کٲم حظ تِمن چھِ أسۍ دپان کٲنٛسہِ تُہۍ کِتھٕ پٲٹھۍ ہیٚیِو مٔلۍ تُہۍ چھُوا یہِ زِنٛدٕ ہیوٚن مٔلۍ اَگر یِم زِنٛدٕ ہیٚن مٔلۍ یِمَن چھِ تھوڑا کَم گژھان پونٛسہٕ کیٛازِ کہِ اسہِ چھِنہٕ تیٖژ محنت لگان کیٚنٛہہ سَم تھِنٛگ اَسہِ چھِ گژھان ییٖژ ہَن کٲم کہِ أسۍ چھِ گرٕ وٲلۍ سُنٛد گژھان توٚتام چھِ أسۍ یہِ ماز أنِتھ چھِ أسۍ کران کٲم أسۍ چھِ یِمَن واتناوان رٔٹِو سا تُہۍ اوسُے یِتھٕ پٲٹھۍ ماز ضروٗرت آ یہِ مۅکلیٛو اَگر نہٕ کیٛازِ کہِ اَسہِ چھِ اورٕ پیٚوان اَنُن تہٕ یورٕ پیٚوان کٕنُن اَتھ منٛز چھِ اَسہِ پیٚٹھی اگر رۄپیہِ ساس یا زٕ ساس یا ترٛےٚ ساس تِم چِھ اَسہِ پیٚٹھی بنان مگر یتھ ہَن چھِ اسہِ لگان واریاہ محنت کیٛازِ کہِ اَسہِ چھُ پیٚوان سُہ پانہٕ مارُن پانَے أمِس بَستہٕ والٕنۍ دالہٕ والہٕ آسان سُہ چھُ پیٚوان اَسہِ پانہٕ أمِس والُن یا یہِ کلہٕ ہیٖر چھِ آسان یِم زَنٛگہِ وَنٛگہٕ چھِ پانَے أمِس ژٹنہِ اَسہِ تِم چھِ اسہِ توٗلِتھ پَتہٕ ماز دِوان تِہٕنٛدِ خٲطرٕ چھِ یِمن گژھان زِیادٕ پَہم رِیٹ حظ أسۍ چھِ تِمَن پَتہٕ تِہٕنٛدِ خٲطرٕ آہ یہِ کٕنن یا سِؠمپٕل فون کران تُہۍ نِیِو حظ یہِ ماز واتنٲوِو حظ تُہۍ پَننہِ لیٚج پوٗر چھِ اَسہِ واتناون خانٛدرٕ وٲلِس آسَن یا ریسٹورور رِیسٹورَنٛٹ وٲلِس یا یا کٲنٛسہِ ییٚمِس کیٚنٛہہ فَنٛگشَن چھِ آسان گَرِ تٔمہِ سٕنٛدِ خٲطرٕ آسہِ أسۍ نِمو یہِ ماز تور حظ تہٕ بِلکُل حظ توٚتام نِنہٕ خٲطرٕ کِراے رَٹنس ہیٚوان کیٛازِ کہِ أسۍ چھِ وُنکیٚن واریاہ ہِٹ لِسٹ شُپینس اَنٛدر ییٚتہِ چھِ ونان اَسہِ یہِ تُہۍ نِیِو حظ یہِ ماز توٚتام واتناوِو تُہۍ یہِ ماز تِمَن چھِ أسۍ یہِ ماز کٕنان پَتہٕ ییٚمِس کیٚنٛہہ کیٛاہ قٕسمَتھ آسہِ پَتہٕ کۅنٛٹَل آسیٛا گُپُن زٕ کۄنٛٹَل آسیٛا یا سا کٔژ کِلو آسیٛا شیٖتھ کِلو آسیٛا یا کیٚنٛہہ تہِ یِم کیٚنٛہہ حساب یہِ کِلو آسہِ تٔمی حساب چھِ أسۍ یِمن نِش پونٛسہٕ ہیٚوان تہٕ تِم چھِ بِلکُل اسہِ دِوان اسہِ پونٛسہٟ آرام سان اَتھ منٛز چھِ أسۍ واریاہ اَصٕل فٲیِدٕ واریاہ حظ واریاہ زَبردَس فٲیِدٕ یِوان کُنہِ سُہ زبان چھَنہٕ مےٚ کیٚنٛہہ بہٕ ہیٚکہٕ تعریٖف امہِ خٲطرٕ کٔرِتھ اَتھ منٛز چھِ اَسہِ واریاہ اصل فٲیِدٕ یِوان پَتہٕ حظ چھِ کرٕنۍ اَسہِ کٲم أسۍ حظ چھِ یِمن کُنہِ فَنٛگشَن والیٚن یہِ ماز توٚتام واتناون تِمَن چھِ أسۍ دِوان تِم چھِ اَسہِ کران واریاہ تعرِیٖف کیٛازِکہِ أسۍ چھِ تِمَن گرٕ نِوان ماز پَننہِ دُکان پیٚٹھٕ شُپین پیٚٹھٕ چھِ ہیٚکن اَسہِ ساروٕے کھۄتہٕ اَصٕل الحمداللہ اَلحمدُلِلہ تہِ آڈر کٔرِتھ یا کۅلگٲمۍ ڈِسٹرٛکٕکۍ تہِ آڈَر کٔرمٕتۍ توٚتام چھُس بہٕ واتناوان یہِ ماز واریاہ اَصٕل فٲیِدٕ حظ چھُ گژھان اَسہِ اَمہِ سٟتۍ